یۄس یہِ بِجلی چھےٚ اَتھ چھِ پَنٕنۍ فٲیدٕ تہِ تہٕ پَنٕنۍ نۄقصان تہِ أسۍ چھِ بِجلی یوٗز کَران پَننہِ فٲیدٕ خٲطرٕ تہِ اَسہِ چھِ واریاہ اِلیٚکٹرٛانِک آیٹمٕز یِم اَسہِ گَرَن منٛز چھِ آسان ہیٖٹر چھُ بٕلووَر چھُ یا باقٕے الیٚکٹرانِک چیٖز چھِ یہَ یَتھ زَن أسۍ یُتھ زَن أسۍ گَرَس منٛز چھِ استعمال کَران اَسہِ پَزِ دِیان تھاوُن کہِ یِم ما چھِ خراب گٔمٕتۍ یا أسۍ چھِ کُنہِ جایہِ چھِ تار یہِ ما چھِ اَتھ ما چھُ کیٚنٛہہ کُنہِ جایہِ کَٹ لوٚگمُت یا یہِ ما چھِ خراب گٔمٕژ اَسہِ پَزِ چھِ جلدی شہرناوٕنۍ یا أسۍ چھِ ہیٖٹَر اِستعمال کَران گَرَن مَنٛز سیُن رَننہٕ خٲطرٕ بَتہٕ رَننہٕ خٲطرٕ اَگَرے تَتھ کیٚنٛہہ خرٲبی آسہِ اَسہِ چھُنہٕ تیٖتِس کالَس تَتھ گژھُن نزدیٖک کینٛہہ ییٖتِس کالَس نہٕ اَسہِ باسہِ کہِ نہ یہِ چھُ وَنۍ ٹھیٖک اَگرے اسہِ بہٕ باسے تَتھ منٛز کیٚنٛہہ خرٲبی چھےٚ سُہ چھُ اَسہِ جلدی تھاوُن جلدی کَرُن نٮ۪بر کیازِ کہِ تَمہِ سۭتۍ ہیٚکہِ واریاہ نۄقصان وٲتِتھ اَسہِ پَزِ ییٚلہِ أسۍ شامَس شۄنٛگان چھِ اَسہِ پَزِ گۄڈٕ الیکٹرسٹی یا یِم بِجلی ہِندۍ چی یِم اَسہِ بِجلی چھِ سَپلاے کران گرَس سُہ پَزِ اَسہِ بند کَرُن تاکہِ کُنہِ وِز چھُ پاور حکہٕ یِوان اللہ نہ اللہ تعالیٰ رٔچھِنۍ تَمہِ سۭتۍ چھُ نار لَگنُک خطرٕ آسان یا شُرۍ چھِ آسان گَرَس مَنٛز کُنہِ جایہِ چھِ آسان تار اَلوٕنز یا تَتھ چھُ آسان تارِ کینٛہہ کُنہِ جایہِ خرٲبی آمٕژ تَتھ نِش چھُ بَچہِ تھاوُن دوٗر تاکہِ تٔمِس لَگہِ نہٕ گرٛیٖن یا پانہٕ چھُنہٕ توکُن گژھُن بٔڑِس تِنہٕ کیازِِکہِ امہِ سۭتۍ چھُ گرٛین لَگنُک خطرٕ آسان تہٕ بیٚیہِ چھُ الیکٹررٛسِٹی ہِنٛدۍ اَسہِ واریاہ فٲیدٕ تہِ اگر اسہ تَگہِ استعمال کَرُن اگر اَسہِ پَتہ آسہِ کہِ کُس چیٖز کِتھ کٔنۍ چھُ اِستعمال کَرُن تہٕ أسۍ ہیکو ایٖزلی أسۍ ہیکو اَصٕل پٲٹھۍ سُہ اِستعمال کٔرِتھ سُہ ہیٚکہِ سُہ واتناو نہٕ اَسہِ تیوٗت نۄقصان تیٚلہِ کیٚنٛہہ مگر اگر أسۍ لاپروٲہی کَرو اَتھ بِجلی خٲطرٕ یا لاپَروٲہی ورتاوو اَتھ بِجلی ہِنٛدِس معاملَس منٛز تہٕ یہِ ہیٚکہِ اَسہِ نۄقصان تہِ واتنٲوِتھ تہٕ بیٚیہِ چھُ کہِ اَسہِ پَزِ یِہے یِمَن چیٖزَن نِش تھوڑا بَچَس تہِ دوٗر تھاوُن پانہ تہِ دوٗر روزُن ییٚلہِ ضوٚرورت آسہِ تیٚلہِ پَزِ توکُن گَژھُن ییٚلہِ نہٕ ضوٚروری آسہِ ضوٚروٗری چھُ نہ کینٛہہ کہ ہنٛگ تہٕ منٛگ لاگو أسۍ کُنہِ